السلام علیکُم شُکُر شُکُر تُہۍ چھِوا باپٲرۍ یِم ژوٗنٹھٮ۪ن ژوٗنٹھۍ چھِوا تُہۍ ہٮ۪وان تُہۍ کَتہِ چھِو روزان جِناب مےٚ دوٚپ تۄہہِ سۭتٮۍ کرو یِہُس ڈیٖل مطلب یِمَن ژوٗنٛٹھٮ۪ن کرو تۄہہِ سۭتۍ ڈیٖل مطلب تُہۍ کَمہِ حِسابہٕ کٔژ پٔرسنٛٹ کیٛاہ ژٔٹِو تُہۍ آرَر آ اَسہِ چھِ وٕنۍکٮ۪ن وٲلِتھ تہِ چھِ أڑۍ تہٕ والنَے تہِ چھِ أڑۍ وَلہٕ سُہ چھُنہٕ کیٚنہہ پَرواے اَگر تُہۍ یوٗرۍ یِیِو تُہۍ ییٚتہِ نٕے وٕچھِو مطلب مال وال تہِ کَمہِ حِساب چھُ سُہ گوٚو تیٚلہِ زیادٕ اَصٕل ییٚلہِ تُہۍ ییٚتہِ نٕے تُلِو مال تِکیٛازِ اَسہِ لَگہِ نہٕ تیٚلہِ کِرایہِ تہِ لگہِ نہٕ اَسہِ اور کینٛہہ البتہ یوٗرۍ یِیِو تُہۍ دِیِو بیٚیہِ ییٚتہِ مطلب نظر ژوٗںٛٹھۍ مال کَمہِ حِسابہٕ چھُ صاف چھا یہِ سِکیب وِکیب ما چھِ تہٕ تُہۍ ہٮ۪کِو تیٚلہِ مال تَقریٖباً چھی پیٹٮ۪س ساس کھٔنٛڈ چھِ اَسہِ وٲلِتھ بٔرِتھ ساس کھٔنٛڈ چھِ وٕنہِ والنَے پانٛژھ تَہہ آسَن لگ بگ پیٹٮ۪س ژور تَہہ آسَن پانٛژھ تَتھ ژور تَہہ آسَن لگ بگ یِمَے شےٚ سَتھ ہَتھ آسَن رول چھُس کَمٕے رول چھُس پیٹہِ ہَتھ کھٔںڈ آسٮ۪س رول نہ نہ نہ یہِ تۄہہِ آن روڈ آن روڈ چھِ تۄہہِ یہِ روڈَس پٮ۪ٹھ چھِو تۄہہِ یہِ تۄہہِ چھِو گٲڑۍ لَگِوٕ تۄہہِ برابر باغَس منٛز اَوا اَوا اَگر تُہۍ ییٚتی تُلِو تہٕ سُہ گوٚو سُہ گوٚو تیٚلہِ زیادَے ٹھیٖک وٕنۍکٮ۪ن اَگر تُہۍ فِرٛی چھِو تُہۍ ہٮ۪کِو وٕنۍکٮ۪ن تہِ یِتھ یا ییٚمہِ ساتہٕ تۄہہِ ٹایِم یِیو تُہۍ ہٮ۪کِو یِتھ تِکیٛازِ أسۍ کٕنوکھ نہٕ کینٛہہ نہ أسۍ تھاوَو ییٚتہِ أسۍ پرٛارو تیٚلہِ تۄہے مَگر دھوکھَس منٛز تھٲیزیو نہٕ کیٚنہہ تہٕ تیٚلہِ ییٖزیو یور تُلِو سا تُلِو کینٛہہ چھُنہٕ پَرواے